آ مےٚ چھِ کوٚرمُت اَکہِ لَٹٮ۪ن گفٹ پنٛنِس ٹیٖچرَس میٲنِس وۄستادَس گفٹ چھِ مےٚ کٔرمٕژ تٔمِس پنٛنہِ اَتھٕچ پیٹِنٛگ مےٚ ٲس نہٕ پینٹِنٛگ تَگان تہِ کِہیٖنۍ خاص کَرٕنۍ کِہیٖنۍ تہِ نہٕ تہٕ وۄنۍ گوٚو مےٚ یوٚژھ سُہ پَنٕنۍ دِلٕن زِ بہٕ کَرٕ پینٹِنٛگ بہٕ ہاو ماسٹٲرٕس پَنُن ٹیلٮ۪نٛٹ مےٚ کٔر کٲم مےٚ بَنٲو تٔمِس خٲطرٕ اَکھ ڈایری تَتھ پٮ۪ٹھ ٲسٕس بہٕ واریاہ زیادٕ پینٹِنٛگ کَران تَتھ پٮ۪ٹھ بَنٲو مےٚ اَکہِ دۄہ ہیٚژے مےٚ تِمَن ہُنٛد مطلب یُتھ تیُتھ تِمَن روے چھُ تیُتھ ہیٚژِے مےٚ کَرُن مگر مےٚ ہیوٚکھ نہٕ بَنٲیِتھ کِہیٖنۍ تہِ نَن یُس مےٚ مطلب تَتھ منٛز پَنٕنۍ یِم لَگٲے یِم مےٚ دٮ۪ماغَس منٛزَن آو تہِ لَگو مےٚ تَتھ منٛز تِمو منٛزٕ روٗد مےٚ ساروِیو کھۄتہٕ زیادٕ سٕپیشَل اَکھ چیٖز مطلب مےٚ ہیٚوچھ تِمو سۭتۍ مےٚ کوٚر تِمو سۭتۍ واریاہ زیادٕ ہیوٚچھ مےٚ پینٹِنٛگ مُتعلِق تہِ ہیوٚچھ مےٚ مےٚ کَرے کوٗشِش بہٕ کَرٕ مگر تیوٗت تہِ ہیٚوکُم نہٕ کٔرِتھ کِہیٖنۍ تہِ نہٕ یوٗت کَرٕنۍ تہِ گژھٕ ہا وۄںۍ گوٚو واریاہ زیادٕ اَصٕل پٲٹھۍ ہے گوٚو شُکُر الحمدُ اللہ